ہِندوستان چھُ اکھ واریاہ بوٚڑ مُلک اور ییٚمہِ ملکٕچ خوٗبصوٗرتی ییٚمہِ ملکٕچ اکھ سُہ اتِحاد یِم مُلکٕکۍ مُختلِف کَلچَر چھِ دُنیا بَرکٮ۪ن ٹیوٗرِسٹَن ہِندوستانَس کُن کھِچاوَن اور یَتھ ہِندوستانَس منٛز چھِ اِنتِہٲیی خوٗبصوٗرت جایہِ اِنتِہٲیی خوٗبصوٗرت مَقام اور بٔڑۍ بٔڑۍ تِم کینٛہہ چیٖز یِم زَن بَڑٕ وٕچھِنۍ لایق چھِ اورٕ یِمَن وٕچھنہٕ خٲطرٕ دُنیا بَر پٮ۪ٹھ لُکھ یِوان چھِ اگر أسۍ جلدی منٛزٕے مِثال کَتھ کَرو ہِنٛدوستانَس منٛز کیٛاہ چھُ ہِندوستانَس منٛز چھِ گۄڈنِچی کَتھ جموں اینٛڈ کَشمیٖر خاص کَر کٔشیٖر یۄس زَن کٔشیٖر چھِ تَتھ چھِ وَن اگر ہَسا دُنیاہَس منٛز زٔمیٖنَس پٮ۪ٹھ کُنہِ تہِ جایہِ جنت چھُ سُہ چھُ ییٚتی سُہ چھُ ییٚتی سُہ چھُ ییٚتی گوٚو یہِ چھُ یِوان ماننہٕ یہِ ہَسا چھِ سُہ دُنیاہَس منٛز اَکھ جَنت یَتھ زَن کٔشیٖر وَنان چھِ یہِ چھُ گۄڈنِچی کَتھ اَکھ سۄ جاے ییٚتہِ زَن دُنیا بَر پٮ۪ٹھ لُکھ چھِ یِوان سیاح چھِ یِوان یور ییٚتِچ خوٗبصوٗرتی وٕچھنہٕ خٲطرٕ یِتھَے کٲٹھۍ چھِ باقٕے جایہِ تہِ مثلاً یِم زَن نارٕتھ ایٖسٹ سٹیٹٕز چھِ تِم تہِ چھِ واریاہ بہتَر تِم تہِ چھِ واریاہ خوٗبصوٗرت تَتِکۍ قۄدرٔتی مُناظر چھِ تَتیُک آب چھُ تَتیکۍ جنٛگلات چھِ تَتِچ گریٖنری چھِ تِم تہِ چھِ دُنہیٖکٮ۪ن کھلکَن ایٚٹریکٹ کَران یِتھَے کٲٹھۍ چھِ ییٚتہِ دِلہِ منٛز یِم زَن مۄغلَن ہِنٛدۍ کینٛہہ جایہِ چھِ مۄغلہٕ بَناوژٕ تِم چھِ یِمَن منٛز أسۍ مِثال کے طور پَر وَنو یہِ ہسا یہِ کیاہ چھِ اتھ وَنان جامع مسجد چھِ قطب میٖنار چھُ لال کلہٕ چھُ بُلند دَروازا چھُ ہِمایوس ٹوم چھُ یِتھٕے پٲٹھۍ چھُ یم واریاہ زیادٕ جایہِ کۭژاہ گٔنٛزراوو تۄہہِ بہٕ یِم زَن دُنہکٮ۪ن لُکَن یا با سِم چھِ چاہے تِم لوکَل چھےٚ یا باقٕے نیٚبرِم دُنہِکۍ چھےٚ یِم زَن تمَن پانَس کُن کھِچَن چھِ اور اِتھٕے پٲٹھۍ چھِ بیاکھ جاے اگر أسۍ وَنہو تۄہہِ بہٕ مِثال کے طور پَر یَتھ زَن أسۍ وَنان چھِ تاج محل تاج محل تہِ چھِ اکھ خوٗبصوٗرت جگہ ییٚمہِ سۭتۍ یَتھ زَن پَزی حقیٖقتَس منٛز دُنیاہ بر پٮ۪ٹھ لُکھ چھِ یِوان اَمیُک وُشنہِ اَتیُک نِظام وٕچھنہِ یِتھٕے پٲٹھۍ چھِ ہِندوستانَس منٛز باقٕے تہِ واریاہ جایہِ یِمو خٲطرٕ زَن دُنیا بَر پٮ۪ٹھ چھِ یِوان سَیاح یِہُنٛد حال چال وٕچھنہِ یِم ہِنٛز خوٗبصوٗرتی وٕچھنہِ یہِ چھُ واریاہ بوٚڑ مُلُک تہٕ یَتھ منٛز چھِ واریاہ زیادٕ جایہِ کۭژاہ گنٛزراوو تۄہہِ بہٕ ییٚمہِ خٲطرٕ زَن لُکھ چھِ یِوان یور